السلام علیکُم ٹھیٖک چھِو حظ اَہَن حظ ٹھیٖک پٲٹھۍ ؤنِو حَظ اَسہِ حَظ چھِ پرٛٮ۪تھ کانٛہہ قٕسٕم چھِ اَسہِ نِش دٔستِیاب تُہۍ ؤنۍتٕو تۄہہِ کُس چھُ نِیُن اَہَن حظ پَلیٹ کَم چھِو تۄہہِ نِنۍ یِم سِمپٕل کِنہٕ کَنٛدکٔرۍ کینٛزٕ مَطلَب یِمَن چھِنا قٕسٕم کَم کَم سُے حظ کَنٛدکٔرۍ کَنٛدکٔرۍ یَتھ وَنان چھِ سٮ۪ٹ سٮ۪ٹ چھُوا یہِ نِیُن بَرابَر کِنہٕ ٹھیٖک ٹھیٖک بیٚیہِ

اَہَن حظ ٹھیٖک حظ چھِ کُس تُہۍ ؤنِو کُس ہہ پلیٹ سٮ۪ٹ چھُ گَژھان لگ بگ لگ بگ چھِ یہِ گَژھان ژوٚوُہ شَتھ یِم مَصال ڈَبہٕ چھِ یِم چھِ گَژھان لگ بگ ترٛین ساسَن تام مَطلَب یِمَن چھِ قٕسٕم اگر تُہۍ ییٚمہِ ساتہٕ تُہۍ دُکانَس پٮ۪ٹھ یِیِو تُہۍ وٕچھِو یِمَن چھِ واریاہ زیادٕ قٕسٕم وۄنۍ چھِنہٕ مےٚ پَے یِتھ کٔٹھۍ کینٛہہ تُہۍ کُس اَکھ چھِو وَنان وۄنۍ اگر تُہۍ یِیِو تُہۍ وٕچھِو پَنٛنیو أچھو اَصٕل پٲٹھۍ أسۍ ہٮ۪کو تَتھ تٔتھی ریٹ کٔرِتھ اَہَن حظ اَہَن حظ ٹھیٖک ٹھیٖک مَصال ڈَبہ کِنہٕ یِم پَلیٹ وَلیٹ کیٛاہ جَگ سیٹَہ اچھا سُہ چھُ گَژھان لگ بگ لگ بگ چھُ سُہ گَژھان ترٛےٚ ٹُہ ساڑٕ ترٛےٚ ساس تام نہ حظ وۄنۍ تَتھ سُہ ہیٚکہِ نہ زیادٕ گٔژھِتھ کینٛہہ وۄنۍ اگر تُہۍ یِیِو تہٕ پَتہٕ وٕچھو أسۍ تٔتھی

چَمچہٕ کَم چھِو تۄہہِ نِنۍ نَقشہٕ دارا سِمپٕلہ

ٹھیٖک ٹھیٖک ٹھیٖک اچھا اچھا اَدٕ کِہیٖۍ نَے چھُنہٕ چَمچہٕ تہِ چھِ پرٛٮ۪تھ قٕسمٕکۍ دٔستِیاب وۄنۍ گوٚو یِم سِمپٕل چَمچہٕ چھِ سُہ چھِ گَژھان لَگ بَگ یُس سٮ۪ٹ چھِ سُہ چھِ گَژھان یِہوٚے پانٛژھ ٹُہ ساڈ پانٛژھ یُس کالٹی دار چھِ سُہ چھُ گَژھان لَگ بَگ ساڑٕ شےٚ ہَتھ ٹُہ سَتھ ہَتھ اَد حظ تہِ حظ گوٚو زِیادٕ بہتَر اَد حظ تُلِو بِہِو رۄبَس حَوال اَلسلام علیکُم